کیٚنٛہہ دۄہ برٛونٛٹھ ٲسۍ مےٚ گَرٕ بِجلی فِٹِنٛگ کَرٕنۍ تہٕ اَتہِ پیےٚ مےٚ ڈرٛل ضروٗرت مےٚ دوٚپ بار بار بار بار چھُ نہٕ کٲنٛسہِ لُکہٕ ہُنٛد ہیٚون کہ اَز اَنو پَنہٕ نُے بہٕ گوس مارکٹَس پیٚٹھ تہٕ اَتہِ بَنے مےٚ اَکہِ اصٕل کَمپنی ہٕنٛز ڈرٛل سارِوٕے کٔر امہِ ڈرٛلہِ ہٕنٛدۍ تعریف دوٚپُکھ ہَر کانٛہہ چھُ نِوان یہِ ڈرٛل یہِ چھُ واریاہ اصٕل ڈرٛل کٲم چھُ کَرن یہِ اصٕل تہٕ بہرحال مےٚ تہِ نِیہِ یہِ ڈرٛل یُتھُے بہٕ گَرٕ ووتُس مےٚ لٲج یہِ ڈرٛل کامہِ پیٚٹھ گۄڈنیٚتھ چلے یہِ ٹھیٖک اصٕل پٲٹھۍ کٔر أمۍ کٲم مَنٛزٕ گوٚو کیٚنٛہہ ٹایِم ڈرٛل بیٖٹھ مےٚ دوٚپ پاوَر کَنکشَن آسہِ خَراب مَگَر نہَ پاوَر اوس ٹھیٖک کالٹی ٲسۍ پاورَس او کے پاوَر تہِ اوس ٹھیٖک مےٚ لٲج بیٚیہِ ڈرٛل یہِ گٔے بیٚیہِ بَنٛد مےٚ کوٚر چَک مےٚ دوٚپ بہٕ وُچھٕ اتھ ما چھُ پاوَر گوٚمُت کَم مَگَر پاوَر اوس اتھ سیم یوٗتاہ اتھ ضروٗرت اوس تمہِ پَتہٕ تہِ ٲسۍ یہِ بار بار بار بار بَنٛد گَژھان ییٚمہِ سۭتۍ مےٚ باسیٚو کہِ نہ حظ ناو آسنُے گوٚو نہٕ سوٚرُے کیٚنٛہہ یہِ درٛایہِ مےٚ یہِ ڈرٛل واریاہ خراب تِکیٛاز بار بار گٔے یہِ بِہِتھ ییٚمہِ سۭتۍ مےٚ کامہِ مَنٛز تہِ گوٚو دھوکہٕ